اَگر أسۍ برٛونٛہہ کال کَتھ کَرَو کہِ زٔمیٖنَس پٮ۪ٹھ ٲسۍ فارٕمِنٛگ مطلب ؤری اوس لگان رٮ۪تھ اوس لَگان زٕ رٮ۪تھ ٲسۍ لَگان ترٛےٚ رٮ۪تھ یَنہٕ پٮ۪ٹھ وۅنۍ ٹرٛیڈِشنَل ٹٮ۪کنالجی بَڈییہِ ٹِلَر آیہِ ٹریکٹَر آیہِ ڈوزَر آیہِ کیٚنٛہہ مِنٛٹٕے چھِ لَگان زٔمیٖن واینَس وۅنۍ جلدٕے چھِ گَژھان ویرایٹیٖز تہِ تیار نٔے نٔے ویرایٹیٖز چھِ گژھان تیار نٔے فصٕل چھِ وۅپدان کیٚنٛہہ ٹایِمٕے چھُ لَگان زیادٕ ٹایِم چھُنہٕ لَگان کیٚنٛہہ